سَیاست چُھ وٕنۍکٮ۪نَس کَشمیٖرس منٛز اَکھ اَہم رول پٕلے کَران ییٚتیٚتھ نہٕ یُس کَمپنی یا یۄس بہٕ وَنو پُلٹِکَل پاٹی سِلٮ۪کٹ آسان گٔمٕژ ییٚمیُک راج چھِ آسان چَلان یَتٮ۪ن نہٕ سُہ چھِ واتان باقٕے یِم چِھ آسان سایڈَس منٛز پُلٹِکَل پاٹیٖز تِم چھِ تَتٮ۪ن واتان کَشمیٖرَس منٛز چھُ وِنۍکٮ۪س واریاہ پُلٹِکَل کانٛگرٮ۪س چھِ بی جے پی چھےٚ عام آدمی پاٹی چھِ یا باقٕے آز چھِ نَیہِ نَیہِ پاٹی نیران یِم ہَسا چھِ کأم کَران یَتھ جایہِ نہٕ گورمٮ۪نٛٹ چھِ واتان تَتھ جایہِ چھِ پُلٹِکَل پاٹی پَنُن رول کَران پٕلے تِم چھِ تَتٮ۪تھ کینٛہہ کَران گورمٮ۪ںٛٹَس کَران سُفٲرِش وُفٲرِش تہٕ اَنان کینٛہہ مِثال ٹرٛانَسفارمَر چھِ آسان کُنہِ جایہِ یا باقٕے چیٖز چھِ آسان کُنہِ جایہِ چھِنہٕ آب آسان کِہیٖنۍ یا پاوَر چھِنہٕ آسان کِہیٖنۍ یا باقٕے کینٛہہ چھِ آسان کُنہِ جایہِ چھِ روڈ آسان خراب یا پول چھِنہٕ پاوَر پول چھِنہٕ کُنہِ جایہِ کینٛہہ ڈرٛین چھِ کَڑنہِ یا باقٕے باقٕے کامہِ چھِ یِم چھِ وٕنۍکٮ۪س سٲلِم تِمَے کَران نفر تہٕ غریٖبَن تہِ چھِ واریاہ مَدَت کَران تہِ یِمَن دِوان یا باقٕے کامہِ چھِ وٕنۍکٮ۪نَس غریٖبَن سۭتۍ گژھان